ہیلو السلام علیکُم تُہۍ چھُو حظ ٹھیک کیاہ حظ چھُو کران آ بہٕ حظ چھُس گاڑٕ وول تۄہہِ کیاہ چھُو ضوٚرتھ کیاہ چھُو تۄہہِ گاڑٕ چھو تۄہہِ ضوٚرتھ آ تُہۍ ؤنۍ تَو تۄہہِ کر چھو ضوٚرتھ تہٕ کۭژاہ چھو ضوٚرتھ مےٚ کیٚنہہ فنٛکشَن ونٛکشَن چھا اَ اچھا یہِ وَنتہٕ مےٚ یہِ کُنوُہمہِ چھو تۄہہِ گاڑٕ ضوٚرتھ یہِ چھا لیٹ اگر یہِ گَژِھ تھوڑا چھِ مےٚ لیٹٕے ایٚویلِبُل مےٚ چھِنہٕ تَمہِ دۄہ سُلہِ ایٚویلِبُل کِہِنۍ کیازِ بہٕ چھُس تمہِ دۄہ صُبحٲے چھِ مےٚ بیٚکِس کسٹمٕرس دِنۍ تہٕ اگر تُہۍ شامَس چھُو پاسِبُل شامَس ہیٚکہٕ بہٕ کُنوُہمہِ واتٕنٲوِتھ زٕ ترٛےٚ بَجے اٮ۪راوُنڑ گَژھِ آ دہہِ بجہِ گَژِھ نہٕ صُبحٲے حظ کیٚنہہ تھوڑا لیٹ گَژِھ لیٹ آ لیٹٕے گَژھِ تہِ ایٚرایِو گَژھِ لیٹ نَہ کُنوُہمہِ آسنو نہٕ اصلی تُہۍ ؤنۍ تو وۄنۍ تۄہہِ کۭژاہ چھو ضوٚرتھ اَکھ ہَتھ تہٕ شیٖتھ کِلوٗ گوٚو تۄہہِ چھو واریاہ تۄہہِ چھُو خانٛدر وانٛدر گاڑِ خانٛدر وانٛدر چھُو حظ تۄہہِ کیٚنہہ اچھا ٹھیک یہِ ؤنۍتَو مےٚ تُہۍ یہِ چھا کٲشِر چھا پٲرِم چھا پنٛجٲبۍ چھا تۄہہِ کیا چھُو ضوٚرتھ ٹروٹھ حظ ٹروٹھ گَژھنو مےٚ دروٚگۍ درۄجہِ گَژٕھنو تِم ریٹ گَژھِ سُہ گَژھِ پانٛژھ ہَتھ رۄپیہِ کِلوٗ ہے یہِ حظ چھِ آلریڈی ؤنۍ کیٚس درۄجَر یَتھ زبردس تۄہہِ چھو نا حظ پَے ؤنۍ کیٚس کوٗتاہ مارکیٹ چھِ وٕنۍ کیٚس دروٚگ تہٕ وۄنۍ تۄہہِ وۄنۍ اگر تُہۍ ونان چھُو رۄپیہِ داہ وُہ ہیٚکہٕ بہٕ کم کٔرِتھ زیادٕ ہیٚکہٕ نہٕ بہٕ کم کٔرِتھ کِہِنۍ آ تَمہِ کم نہٕ حظ گَژھٮ۪و نہٕ کیٚنہہ ژور ہَتھ شیٖتھ حظ ژور ہَتھ شیٖتھ حظ ژور ہَتھ پنٛشیٖتھ تام حظ کرٕ بہٕ وۄنۍ چھِ ٹھیک کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ سُہ مَسلٕے تُہۍ مٕہ ہیٚیِو سُہ ٹینشن کِہِنۍ وۄنۍ ریٹ ہُند چھُ پانٛژھ رۄپیہِ اور یا پانٛژھ رۄپیہِ یور سۄ کَرَو أسۍ ساٹ اَوُٹ مگر اَکھ چیٖز چھِ کَرٕنۍ کٲم حظ یہِ دھونکہٕ گَژھِ نہٕ مےٚ تَمہِ دۄہ گَژھُن بہٕ اَنہٕ ہورٕ مال پتہٕ کٔرِو تُہۍ پیمیٚنٹ گٔژھ مےٚ بیٚیہِ کٕرۍتَو مےٚ ہاف پیمیٚنٹ کُرۍزیو مےٚ ؤنی ایم پے تھروٗ کٔرِو مےٚ وٕنی کیازِ کہِ آ بیٚیہِ اگر مےٚ پتہٕ تَمۍ ساتہٕ لیٹ ویٹ گَژھِ تہٕ بہٕ ہیٚکَو تۄہہِ پیٚنَلٹی تہِ تتھ دِتھ تۄہہِ یعنی کہِ تۄہہِ گوٚژھو نہٕ نۄقصان گَژھُن اچھا یہِ چھُو تُہۍ ونان کُنوُہِمہِ چھِ یہِ مےٚ کرُن یہِ تُہۍ مہٕ ہیٚیِو ٹینشن کُنوُہِمہِ واتہٕ بہٕ آرام سان یہِ واتناو بہٕ سورٕے گاڑٕ واتہٕ بہٕ اور یہِ ؤنۍ تَو مےٚ مےٚ کَتھ جایہِ چھُ یُن مےٚ چھا قَمروور یُن کِنہٕ مےٚ چھُ یُن لال چوک تَمہِ دۄہ یہِ ڈِلوٕری کرٕنۍ اچھا بٹہٕ مالیُن ٹھیک ٹھیک آ ٹھیک چھُ ٹھیک چھُ آ بہٕ حظ واتہٕ بہٕ حظ واتہٕ تَمہِ دۄہ تُہۍ مہٕ ہیٚیِو ٹینشَن دھۄنکہٕ گَژھِ نہٕ کِہِنۍ آ ٹھیک حظ ٹھیک چھُ آ